وَن سا اَوَے ہو ژےٚ ژےٚ کَتھ خٲطرٕ چھےٚ سٮ۪کھ ضروٗرت ژےٚ کَتھ خٲطرٕ چھےٚ سٮ۪کھ ضروٗرت وُچھ سا سٮ۪کھ چھِ گژھان پنٛداہ شُراہ ساس وۅنۍ اگر نہٕ ژٕ بی ٹیک کٔرِتھ کُنی لَگَکھ ژےٚ تیٚلہِ چھِ سٮ۪کھ چھِ گژھان پنٛداہ ساس شُراہ ساس ژٕ وَن ژےٚ کۭتِس چھےٚ اَنٕنۍ ژےٚ دِمہو ڈِسکاوُنٛٹ دَہنٕے ساسَن دِ تیٚلہِ اَنو راجستھان پٮ۪ٹھ وۅزٕج سٮ۪کھ اَنہٕ ناو بہٕ راجِستھان پٮ۪ٹھ اَچھا ٹھیٖک تَتھ خٲطرٕ گژھِ پَنٛداہَن ساسَن پیٚیہِ سٮ۪کھ

گنگَا نگرٕ پٮ۪ٹھ تٔتی چھِ وۅنۍ نیرَان بیٚیہِ چھُ شالہٕ بُک نیران مٲدان سٮ۪کھ أتۍ ہٮ۪مہٕ بہ نَتہٕ اَگر سۄنہٕ مرگہِ ہٕنٛز چھِ اَنٕنۍ تیٚلہِ گوٚو سونہٕ مرگہِ گژھُن چکرَس تٔتی گٔے اَنٕنۍ سٮ۪کھ نَتہٕ پٮ۪ون پٮ۪وان کَرُن چھُ أتھۍ سۭتٮ۪ن رۄپیَس پانٛژھ ہَتھ چھِ بَنان پتہٕ چھُ پٮ۪وان سٮ۪کھ کَڈٕنۍ بہٕ چھُس دَپان اَتھ کیٛاہ ونان رۄپیَس پانٛژھ سَتھ ہَتھ سَمَن رٮ۪تس تہٕ أتی حظ گژھو مکان ؤسِتھ پٮ۪نَس گٔے نہٕ گارانٹی کیٚنٛہہ

سیٖمٹھ ترٛاونس اَتھ ہا سا ؤسۍ پیٚیہِ سٮ۪کھ تَتھ کَتہِ چھِ سیٖمَٹھ آسان رَلہٕ وۅنۍ اَگر تۅہہِ سٮ۪کھ چھِ ضروٗرت تہٕ تیٚلہِ اَنہٕ ناوَے بہٕ سٮ۪کہِ گٲڑۍ اوٗرۍ اَدٕ سۄ گٔے چھانٕنۍ پَتہٕ گَرِ بیٛاکھ چھُ آسان دوٚپمَے نا سۅ گٔے چھانٕنۍ گَرِ اَچھا یہِ ژٕ اَگر ژٕ دۄہَس چھُکھ بِہتھٕے آسان ژٕ یہِ یوٗرۍ سٮ۪کھ کڈنہِ تہٕ کتھ گاڑِ آیہِ ژٕ کیٛاہ چھُکھ گَرِ کَران ییٚلہِ نہٕ ژٕ کانٛہہ کٲمٕے چھُکھ کَران وۅنۍ لگکھ نا سٮ۪کھ کَڈنَس تہِ مےٚ دوٚپ سٮ۪کھ کڈنَس لَگَکھ اَچھا ٹھہر اَدٕ سا